سون ہٮ۪لٕتھ روزِ یِتھ کٲٹھۍ ٹھیٖک زِ اگر أسۍ اَسہِ چھُ کھیوٚن ہٮ۪لدی فُڈ چھُ اَسہِ کھیوٚن اَسہِ چھِنہٕ ہٮ۪لدی فُڈ چھِ اَسہِ کھیوٚن ییٚمہِ سۭتۍ سون ہٮ۪لٕتھ روزِ ٹھیٖک اگر أسۍ جنٛک فُڈ کھٮ۪مو تَمہِ سۭتۍ پٮ۪مو أسۍ بٮ۪مار سون ہٮ۪لٕتھ روزِ نہٕ ٹھیٖک کینٛہہ اَسہِ چھِ ہٮ۪لدی فُڈٕس کھیٚنۍ بیٚیہِ بیٚیہِ اگر اَسہِ فٕلَے وٕلَے اَسہِ کینٛہہ یا وایرَس کووِڑ نایِنٹیٖن اوس تَمہِ دۄہ تَمہِ دۄہ تہِ گٔیے کۭتیاہ موٗدۍ یا ہٮ۪لٕتھ گوٚو خَراب تٕم گٔیے کووِڑ نایِنٹیٖن سۭتۍ اگر اَسہِ ماسٕک آسہِ ہا گۄڈنِکہِ پٮ۪ٹھ دِژمٕژ اَندَر کُن آسہِ ہا بیٖٹھۍ مٕتۍ اَسہِ گژھِ ہا نہٕ یہِ ہَن کینٛہہ اگر باسہِ ہَس کُنہِ جاے وایرَس چھِ یا کینٛہہ چھُ اَسہِ چھُ ماسٕک دِنۍ گٕلاوُز لاگُن پرٮ۪تھ کینٛہہ چھُ سیف تھاوُن پَنُن پان اَدٕ روزِ سون ہٮ۪لٕتھ ٹھیٖک بیٚیہِ چھُ بیٚیہِ یُس زیادٕ خاص طور چیٖز اَکھ چھُ سُہ چھُ پَنُن ماحول تھاوُن صاف پَنُن اوٚند پوٚکھ تھاوُن صاف اگر أسۍ پَنُن اوٚند پوٚکھ پَنُن ماحول تھاوو صاف اَدٕ روزِ سون صحت تہِ ٹھیٖک بیٚیہِ چھُ زیادٕ تراَسہِ تھاوُن پَنُن گرٕ صاف پَنُن کَمرٕ پَنُن روٗم چھُ تھاوُن اَسہِ صاف أسۍ ہٮ۪کو اَدٕ روٗزِتھ اَصٕل پٲٹھۍ بیٚیہِ چھُ اگرأسۍ ہٮ۪لدی فُڈ چھِ اَسہِ کھیٚنۍ أسۍ اَسہِ چھُنہٕ کھیوٚن یہِ جنٛک فُڈ چھُنہٕ اَسہِ کھیوٚن کینٛہہ اگر أسۍ جنٛک فُڈ کھٮ۪مو اَسہِ گژھِ ہٮ۪لٕتھ خَراب اَسہِ چھُ کھیوٚن یِمٕے اَسہِ چھِ کھیٚنۍ اَصٕل اَصٕل چیٖز چھِ اَسہِ کھیٚنۍ یِم اَمہِ سۭتۍ روزو أسۍ ٹھیٖک یِم اَمبہٕ چھِ کھیٚنۍ کیلہٕ چھِ کھیٚنۍ اَمہِ سۭتۍ روزو أسۍ ٹھیٖک اَصٕل پٲٹھۍ بیٚیہِ یُس بیٚیہِ یُس بیٛاکھ چیٖز چھُ سُہ چھُ یہِ زیاد تَر چھ اَسہِ کَرُن پَنُن ماحول چھُ اَسہِ کَرُن چینٛج اگر موٚکُر ماحول چھُ سُہ چھِ اَسہِ کَرُن چینٛج تَتٮ۪ن چھُ اَسہِ دوٗر روزُن یا اگر کُنہِ تہِ جاے وٕچھو کینٛہہ گنٛدٕگی سُہ چھُ تُلناوٕنۍ تمہِ سۭتۍ تہِ ہٮ۪کو أسۍ بٮ۪مار پٮ۪تھ سون ہٮ۪لٕتھ روزِ نہٕ ٹھیٖک تَمہِ سۭتۍ کینٛہہ اَسہِ چھِ اَصٕل اَصٕل چیٖز کھیٚنۍ بیٚیہِ یہوے جنٛک فُڈ ترٛاوُن چھُ اَسہِ اٮ۪وایِڈ کَرُن جنٛک فُڈ بیٚیہِ چھ ماسٕک دِنہِ پَنُن اوٚند پوٚکھ تھَاوُن صاف پَنٛنِس پانَس واتُن برٛٮ۪ش کَرُن سرٛان کَرُن ڈیلی ہر وِز اَدٕ گژھو أسۍ ٹھیٖک اَدٕ روزِ سون ہٮ۪لٕتھ ٹھیٖک